یِم چھَ حظ تِلہٕ لاگان تِلہٕ اسہِ اوس پھیٚرنس لاگُن تِلّہٕ دَہ وُہ دۄہ تُہۍ ؤنِو مےٚ تولہٕ کٔے چھُ گَژھان اچھا بہٕ حظ کَرہوو تیٚلہِ وَٹٕس اَپ ڈِزایِن تُہۍ ؤنِو مےٚ اَتھ کوتاہ کھژِ ادٕ حظ ادٕ حظ ٹھیٖک ادٕ حظ ادٕ حظ